جِناب سٲنِس گامَس منٛز چھِ آسان واریاہ جانوار زیادٕ چھِ آسان کاو ییٚتہِ بیٚیہِ چھُ تۄہِہ وَنان تۄہِہ کُس چھُو زیادٕ جانوار پَسنٛد اَسہِ چھُ زیادٕ جانوار پَسنٛد کوتُر کوتُر چھُ اَسہِ أمۍ موٗجوٗب پَسنٛد کہ أسۍ چھِ تٔمِس صبحن صبحن دۄہَے پھَل ترٛاوان سُہ چھُ سُہ پھل کھٮ۪وان بیٚیہِ چھُ سُہ بوٗلۍ کَران اَسہِ چھِ سۄ تٔمۍ سٕنٛز بوٗلۍ واریاہ پَسنٛد یِوان